آز کَرو أسۍ کتھ کیاہ اَسہِ پَزیٛا پنٛنٮ۪ن بَچَن یِم لۄکٕٹۍ بَچہِ اَسہِ پَران کال کالجَن مَنٛز یا سُکولَن مَنٛز پَران چھِ کیاہ اَسہِ پَزیٛا تِمن تٲلیٖم دِنۍ لونہٕ مُتعلِق تہٕ بیٚیہِ رِٹرن ط مُتعلِق کیاہ مَطلَب اَسہِ کیٛاہ پَزِ تِم چیٖز تِم قَدَم تُلٕنۍ ییٚمہِ سۭتۍ اَسہِ پَزٕ یِم تھاوٕنۍ یِم پَزَن اَسہِ کٔرِکیوٗلَمَس مَنٛز سیٚلبَسَس مَنٛز ایٚڈ کَرٕنۍ گۄڈنٮ۪تھ وٕچھو أسۍ اگر أسۍ بَچَن پنٛنٮ۪ن تٲلیٖم دِمو لونن مُتعلِق اَمہِ سۭتۍ کیاہ فٲیدٕ چھُ اَسہِ تِمَن اَکھ اَکھ بَچَن پانَس بیٚیہِ یتھ سٲنِس سماجَس کیاہ فٲیدٕ یی مَطلَب اَسہِ پَزِ زان تھاوُن یِم چیٖز چھِ آسان پانہٕ ؤنۍ جُڑِتھ کٕہۭنۍ چیٖز چھُنہٕ الگ الگ آسان ہر کانٛہہ چیٖز چھُ آسان پانہٕ ؤنۍ جُڑِتھ مَطلَب اَکہِ نَتہٕ اَکہِ طریق چھِ آسان یِم پانہٕ ؤنۍ جُڑِتھ گۄڈنٮ۪تھ کَرو أسۍ کَتھ اَمہِ سۭتۍ کیاہ فٲیدٕ مِلہِ اَسہِ اگر أسۍ پنٛنٮ۪ن شُرٮ۪ن دِمو تٲلیٖم لونَن مُتعلِق بیٚیہِ رِٹرن مُتعلِق گۄڈنٮ۪تھٕے تَرِ اَسہِ سمجھ لونہٕ سۭتۍ کیٛاہ ہٮ۪کو أسۍ کٔرِتھ لونہٕ سۭتۍ تَرِ اَسہِ یہِ سمجھ اَسہِ اَسہِ ہیٚچھو بِزنِس کَرُن کانٛہہ کاروبار ہیٚچھو أسۍ کَرُن یۄس سٲنۍ اصٕل زِندَگی مَنٛز یۄس اَسہِ ضوٚرتھ لَگان چھِ تتھ مَنٛز یی اسہِ فٲ فٲیدٕ اَکوے واریاہ فَواید چھِ یِوان اگر أسۍ ہیٚچھو اَمہِ سۭتۍ ہٮ۪کو أسۍ کینٛہہ لۄکُٹ مۄکُٹ بِزنِس اصل پٲٹھۍ کٔرِتھ کانٛہہ کھَڑا ویٚنچَر کٔرِتھ ییٚمہِ سۭتۍ نہ صرف اَسہِ فٲیدٕ واتہِ یہِ سون سماج چھُ یا یہِ سٲنۍ یِنہٕ واجٮ۪ن پیٖڑی چھِ تِمَن تہِ یی واریَہَن صوٗرتَن مَنٛز فَوایِد تِمَن تہِ یی واریاہ فٲیدٕ دٔیِم کتھ وَنہٕ بہٕ اَمہِ سۭتۍ تَرِ تِمَن سمجھ کہٕ کِتھ پٲٹھۍ ہٮ۪کو أسۍ نۄقصان نِش بٔچِتھ یا اگر نۄقصان یی تہِ یہِ چھ آسان آمتُے أسۍ کِتھ پٲٹھۍ بَنوو مَضبوٗط اَسہِ پَزِ نہٕ ہمت ہارٕنۍ لۄکٹٮ۪ن لۄکٹٮ۪ن چیٖزَن پٮ۪ٹھ مَطلَب ہر یہِ چھُ آسان لیٚکھتھٕے نۄقصان کر یی یا فٲیدٕ کِتھ پٲٹھۍ یی اَمہِ سۭتۍ تَرِ اَسہِ سمجھ اَمہِ سۭتۍ چھُ سون ذہن روزان تیار چاہے کینٛہہ تہِ گَژھِ أسۍ روزو تیار اتھ مَنٛز ترٛیٚیِم کتھ ہیٚچھو أسۍ اَمہِ سۭتۍ چھِ باقیَن تہِ مَدَد مِلان یُتھُے أسۍ واریَہَن لۄکٹٮ۪ن لۄکٹٮ۪ن شُرٮ۪ن دِمو تٲلیٖم کَتھ مُتعلِق لونَن مُتعلِق یا پَتہٕ کرو قَرضَس مُتعلِق دِموس پَتہٕ کرو واپَس تِمَن اَمہِ سۭتۍ کیاہ فٲیدٕ مِلہِ اَمہِ سۭتۍ چھِ اکھ یہِ پونٛسہِ چھُ یِوان کتھ مَنٛز سٲنِس سوسایٹی مَنٛز سٲنِس سماجَس مَنٛز یِوان پونٛسہٕ ہیوٗ یِہوٚے پونٛسہٕ چھُ اورٕ یورٕ کران اَمہِ سۭتۍ چھِ غریٖب تہِ بَچان مَطلَب امیٖر تہِ بَچان بیٚیہِ یِمو سۭتۍ چھِ بیاکھ فٲیدٕ یِوان اَمہِ سۭتۍ چھ اِنسان ہٮ۪کان غریٖب گژھِ غریٖب گَژھنہٕ نِش بَچان کِتھ پٲٹھۍ چھ بچان یہِ تٔمِس پتہ آسہِ بِزنِس آسہِ پَتہ مَطلَب ییٚمہِ سۭتۍ کیاہ فٲیدٕ مِلہِ مےٚ ییٚمہِ سۭتۍ کیاہ نۄقصان مِلہِ مےٚ یِم اَمہِ سۭتۍ کَم کَم چیٚلینٛج یِن یا بٕتھِ کُن تَمہِ سۭتۍ تہِ ہیٚکہِ سُہ بٔچِتھ آرام سان وٕنہِ کرو أسۍ کتھ أسۍ کِتھ پٲٹھۍ کرو یہِ پنٛنِس سیٚلبَسَس مَنٛز پنٛنٮ۪ن سُکوٗلَن مَنٛز لاگوٗ گۄڈنٮ۪تھ کَرو أسۍ کتھ اسہِ پَزَن مَطلَب یہِ گۄڈنٮ۪تھ پٮ۪ٹھ بَچَن دِنۍ تٲلیٖم اتھ مَنٛز تکیازِ یہِ چھُ زِندگی ہُنٛد اکھ اہم سَبَق یہِ چھِنہٕ سُہ اَکھ کینٛہہ کہانی وہانی یہِ چھ اکھ زندگی ہُنٛد اکھ اصٕل اہم سَبَق یُس اسہِ ہمیشہِ زِندگی مَنٛز مَطلَب کُنہِ تہِ جایہِ لَگان چھُ ضوٚرتھ اَمہِ سۭتۍ چھِ أسۍ پَنُن پان برضونٛہہ پَہَن رِپرٛٮ۪زٮ۪نٛٹ کرناوان سون یہِ سماج رِپرٛٮ۪زٮ۪نٛٹ برٛونٛہہ کُن پَکناوان مَطلَب باقیَن چیٖزَن تہِ أسۍ برٛونٛہہ کُن پَکناوان گووَرمٮ۪نٛٹَن چھِ واریاہ سکیٖم تھایمَژٕ اتھ مُتعلِق تہٕ اَسہِ پَزِ کالجَن مَنٛز نٲفِظ کَرُن سُکوٗلَن مَنٛز نٲفِظ کَرُن ییٚلہِ بَچَس گۄڈنٮ۪تھٕے ذہن آسہِ مےٚ کَم کَم چیٖزو سۭتۍ مےٚ کَم چیٖز بَچَن یا مےٚ کَم چیٖز ایٚکسپیٖریَنس کَرناو ییٚمہِ سۭتۍ بہٕ مَطلَب یِم چیٖزو نِش مَطلَب فٲیدٕ مِلہِ یِمو چیٖزو نِش اگر ژٕ أمس تٲلیٖم دِمو اِکانمی رِلیٹِڈ مَطلَب اَسہِ پَزَن تِم ٹیٖچَر اَنٕنۍ یِم ایٚکسپیٖریَنس آسَن یمن واریاہ زیادٕ محبت آسہِ فیٖلڈٕچ تِمَن پَزَن اَسہِ سُکوٗلَن مَنٛز تھاوٕنۍ کالجَن مَنٛز تھاوٕنۍ ییٚمہِ سۭتۍ بَچَن تہِ گَژھَن بَچہِ تہِ گَژھَن مُتٲثِر تہٕ تاکہِ ییٚلہِ تِم فیوٗچرَس برونٛہہ کُن واتَن تِم آسَن تیار آ أسۍ چھِ تیار اَمہِ کامہِ خٲطرٕ تہٕ بیٚیہِ پَزِ اَسہِ تِم گورمنٹَن کینٛہہ سکیٖم تہِ لاگوٗ کَرِمَژٕ ییٚمہِ سۭتۍ چھِ سانٮ۪ن نوجَوانن سانیٮ۪ن بَچَن تہِ چھِ دِوان یہِ تٲلیٖم بیٚیہِ پَہ اَکھاَسہِ پانہٕ اگر اِنڈِوِجوَل لٮ۪ول وٕچھو أسۍ پَنُن پان وٕچھو اَسہِ تہِ پَزِ اتھ مَنٛز کینٛہہ مطلب أسۍ تہِ چھِ اکھ حِصہٕ أکہِ ییٚمہِ سَماجُک اَسہِ تہِ پَزِ اتھ مَنٛز کینٛہہ کَنٹرِبیوٗٹ کَرُن اَسہِ پَزِ مَطلَب ہر کانٛہہ گَرَس مَنٛز گَژھُن ییٚتس ییٚمِس شُرۍ چھِ تِمن وَنُن یِمن چیٖزَن مُتعلِق تاکہِ تِم مہ تِم تہِ گَژھَن خَبَردار مےٚ آسہِ اُمید تۄہہِ آسہِ پَسَنٛد آ